میانٮ۪ن ہمساین منٛز چھِ اِنشاء چھُ گۄڈنِچ یِم اوترٕ مۄکلیو کشمیٖر یُنورسٹی منٛز اِکانمِکسس منٛز پی جی بیٚیہِ چھِ ساجد ساجن تہِ چھِ کوٚر مۄکلو دہلی یُنورسٹی آنٲرٕز اِنگلِشس منٛز کٔرِتھ یِتھٕے کَنَن چھِ عظما عُزما چھِ پَران وٕنۍ ناینتھٕ کٕلاسَس یِتھٕے کَنَن چھِ سمیٖر سمیٖرَن چھِ ٹُوٮ۪لتھَس اٮ۪کزام دیُتمُت یِتھٕے کَنَن چھِ بیاکھ توعفیٖق تحفیٖق کھۄتہٕ اِلٮ۪وَنتھَس تٔمِس درٛاو ٹٮ۪نتھُک رِزَلٹ وَنۍ چھِ الوَنتھَس